ہیٚلو وعلیکُم سَلام سَلام وعلیکُم حِلال صٲب ٹھیٖک چھُو حظ ہیے ہیے بہٕ حظ آیاس اوترٕ تہِ اور

بہٕ حظ آیاس اوترٕ تہٕ اور بیٚیہِ حظ ووت وۅنۍ عیٖذ وۅنۍ دِکھ حظ ژٕمال مےٚ کِنہٕ کِہیٖنٛۍ اَسہِ حظ اوس ضروٗرت بٲکِر کھانٮ۪س ژتجی درجن اِتھٕے کٔنۍ حظ اوس ژتجی درجن حظ اِتھٕے کٔنۍ اوس ژتجی درجن کُلچہٕ تہِ حظ اوس تقریٖبن شیٖتھ نَمتھ درجن حظ کُکیٖز ڈبہٕ کُکیٖز حظ ٲسۍ دِتۍمِتۍ اَسہِ شیٖتھ نمتھ ڈبہٕ حظ ہُہ بیٛاکھ لوکل اوس سُہ تہِ اوس شیٖتھ نمتھ ڈبہٕ حظ یتھ وٲژ نہَ حظ عیٖذ یورٕ نٔزدیٖک بہٕ کَس نِش ہٮ۪کہٕ وُنکٮ۪س گٔژھِتھ مےٚ گَژھن نہَ حظ خٔریٖدار واپس کوتاہ ہٮ۪کِو حظ تُہۍ کٔرِتھ تقریٖبن حظ گَژھان ژتجی پنٛژاہ درجن اگر تَمہِ علاوٕ تہِ گَژھِ شیٹھ گَژھن سَتتھ گَژھن کانٛہہ ٹٮ۪نشن چھُنہٕ تٕرٛہ پانٛژٕ تٕرٛہ اَچھا کیک کیک کٲتیٛاہ درجن گَژھن چاکلیٹ کیک وایِٹ کیک یِم گَژھن گَژھٕنۍ چاکلیٹ اگر گَژھِ نہَ حظ درجن دَہ باہ ہیے نہَ حظ سُہ حظ گوٚو وارِیاہ کَم اَتھ نہَ حظ چَلی نہٕ کیٚنٛہہ ژٕ کَر حظ کٲم ژٕ کَر حظ یہِ ژٕ کَر حظ دَہ درجن کَر حظ چاکلیٹ تہٕ دَہ درجن کَر حظ وایِٹ بہٕ کَس نِش حظ گَژھٕ وُن کٮ۪س بہٕ کَس نِش گَژھٕ وُنکٮ۪س بہٕ آیاس اوترٕ تَوے اور پنٛداہ شُراہ درجن اَچھا کُکیٖز کوتاہ حظ ہیٚکِو تۄہہِ کٔرِتھ کُکیٖز حظ گَژھن آسٕنۍ شیٖتھ ڈبہٕ نمتھ ڈبہٕ تیٚلہِ کوتاہ ہیٚکہِ گٔژھِتھ ژتجی پنٛژاہ تامتھ اَدٕ حظ بیٚہہ حظ خۄدایس حوال بہٕ حظ کَرے ژےٚ ژیٖرۍ فون بہٕ وُچھٕ کوٚت واتہِ تہٕ اگر مےٚ بیٚیِس جایہِ تہٕ گوٚو تیٚلہِ وَنَے بہٕ ژےٚ کَمٕے آرڈر اَدٕ حظ بیٚہہ حظ خۄدایس حوال